ہیٚلو کِفا اسلام علیکُم کِفایت صٲب چھِو حَظ سوفپورۍ پٮ۪ٹھ یُس ڈرٛایوَر اوس اَسہِ اوترٕ پِکنِکُک دۄہ اَسہِ حَظ اوس تۄہہِ شُکریہ اَدا کَرُن تِکیٛازِ تہنٛدِ سۭتۍ مِلے اَسہِ واریاہ ہیلپ تۄہہِ کوٚرو اَسہِ واریاہ پولایٹلی اوٚو تُہۍ اَسہِ سۭتۍ پیش تہٕنٛدِ سۭتۍ باسیٚوے نہٕ اَسہِ أسۍ چھِ ییٖتِس دوٗر سَفرَس گٔمٕتۍ تۄہہِ کٔرِو أسۍ پنٛنہِ جایہِ ڈراپ پِک تہٕ کٔرِو اَصلِس ٹایمَس واریاہ شُکُر حَظ چھُ تُہُنٛد بیٚیہِ چھِ أسۍ یَژھان تُہ ٲسۍ بیٚکِس پِکنِکَس پٮ۪ٹھ تہِ ہیکو نِمو أسۍ تُہی تِکیٛازِ تۄہہِ حُظ تُہُنٛد بِہیویر باسیٛو أسۍ واریاہ اَصٕل بَچَن سۭتۍ تہِ تہٕ ٹیٖچرَن سۭتۍ تہِ یہِ حَظ چھُ واریاہ اَصٕل اِنسان تہٕ أسۍ چھِ یَژھان تُہۍ ہیٚکِو تُہۍ یِیِو بیٚکِس پِکنِکَس پٮ۪ٹھ تہِ تُہی اَسہِ روٗزِو ڈٚرَیو ڈرٛایوَ